اَسلامُ علیکُم تُہۍ چھِو حظ ٹھیٖک اَہَن حظ ٹھیٖک میم تُہۍ چھُو حظ ٹھیٖک اہن حظ اۭں بہٕ حظ چھس ییٚتی ؤنہِ اوا ٹھیٖک حظ چھُ اَصٕل چھِ اَصٕل چھُ چَلان مگر یہِ راتہٕ پٮ۪ٹھ آو تۄہہِ تھوڑا شِکایت نا دَپان أسۍ یہِ میٖنو وِنہٕ ٲسِو تھوڑا بَدلاوان یہِ چھُنہٕ زیادٕ ٹھیٖک پٲٹھۍ سیٚٹ کٔرِتھ کیٚنٛہہ تہٕ بیٚیہِ یُس یہِ بِریانی وِریانی چھِ بَناوان یِم اَتھ چھِ آسان اَتھ چھُ آسان یِمو دوٚپ اَسہِ چھُ باسان اَتھ چھُ آسان یہِ ڈرٛاے فرٛوٗٹ یہِ چھُنہٕ آسان زیادٕ ٹھیٖک کیٚنٛہہ اَہن حظ چھِے تَتہِ چھُ مےٚ وَنیٛو یُس تَتہِ اوس نا سٔٹور کیٖپَر تہٕ تٔمِس تہِ وَنیے مےٚ مےٚ دوٚپُس یہِ یَتھ ٲسۍ زیو یَتھ تھٲیِزیٛو یہِ کھوٚپُن ییٚتہِ چھُ یہِ واتان تہٕ بہٕ کیٛاہ کَران مےٚ بوٗز اَتھ گژھِ وُچھُن تیٚلہِ تہِ ایٚکٕسپایری وٮ۪کٕسپایری یہِ ایٚکٕسپایری ڈیٹ ما اوسُس کینٛہہ تہٕ ایٚمِچ سۄ پرابلِم ما چھَس دوٚپُن ہٮ۪ون نہ آ مگر ییٚلہِ مےٚ اَسہِ أنی یِم ڈراے فرٛوٗٹ یِم باسے مےٚ تَمے دۄہ یِم اَسہِ یِمے یِژ کٲلۍ ہی

اۭں اچھا ٹھیٖک او سَکھ تہِ یِم اَسہِ باقٕے چھُ یہِ وَنان سورُے باقیَس چھُنہٕ کُنی شِکایت وِکایَت باقٕے چھُ سورُے ٹھیٖک تہٕ اَلبتہ یہِ بِریانی ہِنٛزی آے تھوڑا بہت شِکایت تہٕ باقٕے ووٚنُک باقٕے یُس تہِ کَسٹمَر وَسٹَمَر یِم یِوان چھِ سٲری چھِ لگ بگ وَنان ٹھیٖک چھُ آسان سورُے کیٚنٛہہ یہِ کانتی وانتی سورُے یِم آسان چھِ موموز یا یِم آسن چِکَن رول سورُے کینٛہہ چھُ آسان ٹھیٖک

اچھا ٹھیٖک ٹھیٖک آ ٹھیٖک حظ چھُ یہِ تُہۍ تھٲیِزیٚو بیٚیہِ یُس اَتہِ چھُنا سِٹون کیٖپَر تہِ تٔمِس تہِ ہُہ پرٛژھ زیٚو تُہۍ نا بیٚیہِ چھُ گۄڈٕ ٲسۍ زیو کَران یُس نوٚو یہِ سامان چیٖز یہِ گژھٮ۪ن یِوَان یِم ٲسۍ زیو گۄڈنٮ۪تھ چیٚک کَرَان تَتھ ٲسۍ زیو وٕچھَان گۄڈنٮ۪تھ اَتھ کیٛاہ پرٛابلِم وابلِم چھِ ہنٛز

ٹھیٖک اۭں اۭں ٹھیٖک حظ چھُ اَدٕ ٹھیٖک حظ چھُ ٹھیٖک ؤلِو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ اَدٕ حظ چلو اَدٕ کیٛاہ بِہِو حظ رۄبَس حَوالہٕ اَدٕ حظ اَسلام علیکُم